ٲں یُس وُنٛکیٚس ایٚگرِکَلچر پرٛیٚکٹِس چھِ گَژھان ڈِسٹِرٛک بارہمولہ ہَس مَنٛز سُہ چھِ یُہٲے گَژھان کہِ وُنٛکیٚس چھِ ڈِسٹِرٛک بارہمولہ ہَس مَنٛز اکھ گورمِنٹَن اَکھ سکیٖم لانٛچ کٔرمٕژ کہِ ییٚمیٛک مقصد چھُ گورمنٹَس کہِ لوکھ گَژھَن برٛونٛہہ برٛونٛہہ پَکٕنۍ یِم گَژھَن ترقی کَرٕنۍ یِم گَژھَن نہٕ بےٚ روزگار روزٕنۍ کیٚنٛہہ تَمہِ خٲطرٕ چھُ گورمیٚنٛٹ وُنٛکیٚس اکھ سَبسِڈی دِوان کہِ لوٗکھ چھِ گاوٕ اَنان اکھ ٲں یوٗنٹ چھِ کران کھڑا پَتہٕ چھِ تَمہِ خٲطرٕ گورمیٚنٛٹ اکھ سبسِڈی ترٛاوان گاوَن تہِ تہٕ شیٚڈَس تہِ ییٚمِس تہِ سُہ کَرُن آسہِ تَمہِ خٲطرٕ چھِ لوٗکھ دوران تُکُن لوکوٚو کوٚر تہِ سُہ کار یہِ گاوٕ گاوٕ چھِ یِوان نیٚبرٕ پٮ۪ٹھ تارنہٕ گاوٕ ژور گاوٕ پانژھ گاوٕ دَہ انان چھِ یِم نیٚبرٕ پٮ۪ٹھ یا اجہِ چھ انان زٕے تہِ پَتہٕ چھُ گورمیٚنٛٹ تَمہِ خٲطرٕ سبسڈی ترٛاوان بناوان چھِ شیٚڈ شیٚڈ یا بیٚیہِ چھِ گاوَن تہِ سبسڈی میلان یِتھ کٕنۍ چھُ اکھ گھرٕ وول پَنٕنی اِنکم بَڑھاوان یہِ چھُ یُہٲے یوٗنِٹ کران کھڑا فارمنٛگ مَنٛز تہٕ یِتھ کٔنۍ چھِ أمس اَکھ پانَس تہِ اِنکَم پَکان بیٚیہِ یمن نہٕ دۄدھ اوس کِہیٖنۍ تِمن تہِ چھِ اِنکم پکان تہٕ یِتھ کٔنۍ چھِ دۄنؤے چیٖز بچان اَمہِ خٲطرٕ چھِ گورمِنٹن ٲں درواز تھٲیمِتۍ یَلہٕ کہِ ؤلِو یِیِو نِیِو سبسِڈی اَمِچۍ بَنٲیِو بیٚیہِ چھِ اَمہِ وَغٲر گورمیٚنٛٹ وُنٛکیٚس سبسڈی اسہِ دِوان تیٖرَن مَنٛز اگر کٲنٛسہِ تیٖر آسَن رَچھِنۍ تتھ مَنٛز تہِ چھِ وُنٛکیٚس سُہ فارمِنٛگ تہِ چھِ وُنٛکیٚس زمیٖندار ییٚتہ کران یعنی کہِ تیٖر چھِ دِوان تیٖرَن چھِ کران کٲم أسۍ ٲں گورمیٚنٛٹ چھِ تیٖر ٲٹھ تیٖر دَہ دِوان پَتہٕ چھُنہٕ سُہ تِمن پونٛسہٕ رَٹان کیٚنٛہہ دپان چھُکھ نَہ تُہۍ کٔرِو کٲم تُہۍ کٔرِو یہِ کٲم مگر یُتھُے ٲں تۄہہِ بڑھنو یم یِم یہنٛدۍ بچہِ دَہ دیٖزیٚو اسہِ واپَس یِتھ کٔنۍ چھِ سُہ فٲیدٕ تہِ اسہِ میلان تَمہِ خٲطرٕ چھُنہٕ گورمنٹَس اسہِ کہیٖنۍ تہِ رۄپے اسہِ رَٹان اسہِ چھِ تِمٔے دَہ پیٚوان واپَس کَرٕنۍ یِتھ کٔنۍ چھِ سٲنۍ یہِ معٲشی حالت ٹھیٖک گَژھان أسۍ چھِ دۄہ کھۄتہٕ دۄہ پتہٕ ترقی کران تہٕ رَچھان چھِ أسۍ تِمٔے پتہٕ چھِ تِمٔے أسۍ کٕنان تہٕ رۄپیہِ دَہ چھِ زینان گوٚو یہِ چیٖز تہِ چھِ أسۍ کران گوٚو رۄپٔے چھَنہٕ اَتھ تتھ کٔنۍ پیٚوان خرٕچ کرٕنۍ کیٚنٛہہ خٲلی چھِ محنت پیٚوان کَرٕنۍ یم چھِ اسہِ فیسلٹی گورمنٹَن تھایمَژ بیٚیہِ چھُ زمیٖندار بھوے کران کٲم یہِ چھ ٲں کرٛاپٕس وۄبداوان یہ چھُ گورمیٚنٛٹ یہِ چھُ گھرٕ وٲلِس دِوان ٲں رٔٹِو سا یہ گوٚوٕے ژےٚ گرٛیٖن ہاوُس نہِ سا سبسِڈی پٮ۪ٹھ دِوان گرٛیٖن ہاوُس کوتاہ آسہِ تٔمِس ضروٗرت کوتاہ رَٹہِ یہِ پَتہٕ ییٚلہِ یہِ رَٹان چھُ اَتھ تہِ چھِ سبسڈی آسان پَتہٕ چھ کران کٲم یہ گورمیٚنٛٹ یہ چھِ أمس ونان وۄبداو ژٕ اَتھ مَنٛز بیٛٲلۍ یا باقٕے چیٖز ژٕ ہیٚکَکھ کٕنِتھ تہِ یہِ ییٖژاہ ژےٚ وٲر بٔڑ آسی ژٕ ہیٚکَکھ کٕنِتھ تہِ یم بیٛٲلۍ وۄبداو ژٕ اگر ژےٚ اتھ بیٛول نیری ژٕ ہیٚکَکھ پگاہ کٔرِتھ کٲم پگاہ ہیٚکَکھ ژٕ یُہوے اگر ژےٚ زمیٖنَس ژور خٲر آسنٔے پانٛژھ یی بیٛول ہیٚکَکھ ژٕ پگاہ ہیٚکی نہٕ ژےٚ بٔنِتھ بیٛول کیٚنٛہہ ژٕ ہیٚکَکھ گھرے وۄبدٲیِتھ بیٛول تہٕ یہوے ژٕ ہیٚکَکھ ژٕ پگاہ استعمال کٔرِتھ اَمہِ خٲطرٕ سبزی بنٲیتھ بٔنِتھ ژےٚ یعنی کہِ بنٛدگوٗبی چھُ آسان فُل گوٗبی چھُ آسان ٲں ٹماٹر چھِ آسان مَٹر چھِ آسان یا یِتھے کٔنۍ چھِ اسہِ گورمیٚنٛٹ دِوان وُنٛکیٚس سبسڈی پٮ۪ٹھ ٲلوٕ ٲلوٕ چھِ یِوان سبسڈی پٮ۪ٹھ دِنہٕ رٔٹِو سا نِیو سا ٲلوٕ وۄبدٲیِو ٲلوٕ کٔڑِو ٲلوٕ ہایبرٛڈ ٲلوٕ یا یِتھے کٔنۍ چھِ دانہِ بیٛول یِوان وُنٛکیٚس سبسڈی پٮ۪ٹھ دنہٕ سُہ چھُ اسہِ گورمیٚنٛٹ دِوان رٔٹِو سا یہِ گوٚو تۄہہِ دانہِ بیٛول کٔرٕو سا کٲم بہتر اصٕل جنس اتھ نیریٚو ژوٚر ژوٚر یہِ یا یِتھے کٔنۍ چھِ وُنٛکیٚس اگر اسہِ یہِ گورمیٚنٛٹ پانہٕ وۄبداوان وُنٛکیٚس ڈسٹِرٛک بارہمولہ ہَس مَنز بیٛٲلۍ گۄگجہ بیٛٲلۍ چھِ وۄبداوان تِم گۄگجہ کڑان مُجہ کڑان فُل گوٗبی کڑان بنٛد گوٗبی کڑان وانٛگن کڑان یا ٹماٹر کَڑان یا یِتھے کٔنۍ چھِ تِم ٲلوٕ لاگان یم چھِ گورمیٚنٛٹ تَمہِ خٲطرٕ چھِ تِمو مُلٲزِم تتہِ تھٲیمٕتۍ تِم تہِ چھِ رۄپیہ دَہ زینان لوٗکَن تہِ چھِ فٲیدٕ دِوان یم بیٛٲلۍ دوان پتہٕ یا کٲنٛسہِ آسہِ ہیٛون یِمو مَنٛز کانٛہہ چیٖز یِم ہیٚوان حتی کہِ ہیٚوان تہِ چھِ واریاہ بیٛٲلۍ تتہِ وُنٛکیٚس پَننہِ خٲطر تِم چھِ تِمو تھٲیمٕتۍ تتہِ ایٚویلیبٕل دستیاب یا یِتھے کٔنۍ اگر أسۍ اِرِگیشن ٹیٚکنالوجی ہنٛز کتھ کرو کہِ اِرِگیشن ٲں کیٛاہ چھِ وُنٛکیٚس چھُ موٹر اگر آبٕچۍ ٲں کمی آسہِ موٹر چھُ وُنٛکیٚس دِوان سبسڈی پٮ۪ٹھ گورمیٚنٛٹ رٔٹِو سا یم گوٚو تۄہہِ موٹر نِیِو سا ٲں کھٲلِو سا آب اَمہِ سۭتۍ تِم چھِ اسہِ یہِ یا یتھے کٔنۍ چھِ یِم موٹرٕے یوت نہٕ کیٚنٛہہ اگر باغ آسہِ کٲنٛسہِ زمیٖندارَس أمس آسہ نہٕ موٹر دوا چھَکنہٕ خٲطرٕ کِہیٖنۍ أمس آسہِ تنٛگی تَمہِ خٲطرٕ چھ سبسڈی اکھ گورمنٹَن تھٲومٕژ دَپان چھِس رٹھ سا کر سا ژٕ یہِ کٲم یہِ ہَسا گٔیی ژےٚ موٹر تہٕ ژٕ دِ ژٕ دِ سا پونٛسہٕ ژےٚ دمہوے أڑۍ پونٛسہٕ اَمہِ مَنٛز واپَس ژےٚ پیٚیی ہاف قۭمتَس یہِ یِتھ کٔنۍ ہیٚکَکھ ژٕ پَنن روزگار پَکنٲیِتھ یِتھ کٔنۍ ہیٚکَکھ ژٕ باغَس دوا چھیٚکِتھ اگر نہٕ ژٕ دوا ہیٚکان چھُکھ چھیٚکِتھ گوٚو یم چیٖز چھِ گورمنٹَن دستیاب تھٲیمتۍ یا یِتھے کٔنۍ چھُ وُنٛکیٚن گورمیٚنٛٹ اسہِ فارم دِوان کُس فارم چھُ دِوان سُہ چھُ آسان یہِ کیٛاہ چھِ اتھ ونان گاڑٕ فارَم تَمہِ خٲطرٕ چھِ سبسڈی گورمیٚنٛٹ دِوان تَمہِ خٲطرٕ چھُ پیٚوان اسہِ کھَنُن زمیٖن رَٹُن زمیٖن گَژھہِ آسُن اسہِ زمیٖنَس منٛز چھِ أسۍ کران کٲم سُہ چھِ أسۍ ٲں تتھ سبسڈی سُہ چھِ أسۍ کھَنان اگر آب درٛاو تتھ اوس نہٕ ہورٕ آب کیٚنٛہہ تیٚلہِ چھِ سُے آب استعمال کران یُس تتہِ آب نیرِ وۄنۍ اگر پٮ۪ٹھہٕ اوس آب وَسان تیٚلہِ چھِ أسۍ أنٛدۍ أنٛدۍ جال تتھ گنٛڈان گورمیٚنٛٹ دِوان پَتہٕ چھِ اسہِ تَپٲرۍ سُہ آب انٛدر گَژھان ہورٕ نیران نیٚبر تہٕ بیٚیہ چھِ أسۍ بیٛول وۄوَان تہٕ یِتھ کٔنۍ چھِ سۄ یہِ اکھ ٲں انکم أکِس زمیٖن دار بھٲیِس بنان یا یُتٕے یوت نہٕ کیٚنٛہہ وُنٛکیٚن چھُ اسہِ ٲں زمیٖندار بھٲے خٲطرٕ ٲں گورمنٹَن تھٲیمتۍ ٹرٛیٚکٹر لۄکٕٹۍ لۄکٕٹۍ ٹرٛیٚکٹر وۄنۍ اگر کٲنٛسہِ خٲر وُہ خٲر ترٕہ خٲر ژَتجی چھِ أمس چھُ ٹرٛیٚکٹر میلان دپان چھِس نیر سا نہِ سا ژٕ ٹرٛیٚکٹر ژےٚ سبسڈی پٮ۪ٹھ یہِ ٹرٛیٚکٹر چھِ أمس دِوان اَمہِ سۭتۍ کیٛاہ چھُ أمس ٹرٛیٚکٹرس اَمہِ سۭتۍ کیٛاہ چھُ أمس گَژھان کٲم اَمہِ سۭتۍ چھُ یہِ پَنُن زمیٖن پانٔے ہیٚکان وٲیتھ تہٕ یم چیٖز یا یُتے یوت نہٕ کیٚنٛہہ وُنٛکیٚس چھِ گورمنٹَن اسہِ دستیاب کُلۍ تھٲیمتۍ رٔٹِو سا یم گوٚو تۄہہِ کُلۍ لٲگِو سا یم کُلۍ یم کُلۍ لٲگِو یم چھو ہاے ڈیٚنٕس کُلۍ یِمن چھو مالَس جلدی رنٛگ یِوان یہِ کار کٔرِو تُہۍ ہوٚم پرٛٲنۍ پرٛانیٚن اوسوٕ لیٹ یِوان رنٛگ یتھ چھو جلدی یِوان یتھ مالَس رنٛگ اتھ یِنوٚو رۄپیہِ دَہ اصٕل یم چیٖز چھِ اسہِ گورمنٹَن وُنٛکیٚس دستیاب تھٲیمتۍ یا وُنٛکیٚس چھِ گورمنٹَن اسہِ اگر باغ چھِ اسہِ تَمہِ خٲطرٕ آب ضرٗورت کریٖل چھِ اسہِ وُنٛکیٚس گورمیٚنٛٹ دِوان گوٚو یم پرٛیٚکٹِس چھِ وُنٛکیٚس فارمولہ یم ایٚگرِکلچر بھٲے وُنٛکیٚس یِم زمیٖندار بھٲے کران یا یِتھے کٔنۍ چھِ اَمہِ وَغٲر یا اگر کانٛہہ تہِ پرٛابلم وُنٛکیٚس اسہِ گَژھان چھِ کھادٕ ہنٛز یا پیٚسٹہٕ سایڈَن ہنٛز دوا چھِ اسہِ چھَکٕنۍ اَمہِ خٲطرٕ چھ گورمِنٹن وُنٛکیٚس اسہِ پیٚسٹہٕ سایڈٕس تھٲیمتۍ دستیاب کھادٕ تھایمَژٕ أسۍ آے یِمن دفتَرَن پٮ۪ٹھ چھُ اسہِ گَژھُن یِم دفتر چھِ اسہِ وچھِنۍ اور چھُ اسہِ گَژھُن ٲں اَتہ چھِ اسہِ امیٛک فٲیدٕ تُلُن گھرِ بِہِتھ ہیٚکو نہٕ أسۍ امیٛک فٲیدٕ تُلِتھ کہیٖنۍ گوٚو یم چھِ اسہِ ٲں گورمِنٹن اسہِ دستیاب تھٲیمتۍ گوٚو اس لیے اسہِ پَزِ امیٛک فٲیدٕ تُلُن یم پرٛیٚکٹس یم فارمِنٛگ پریٚکٹس چھِ وُنٛکیٚس گَژھان کہ واریاہ سہولیت چھِ وُنٛکیٚس اسہِ گورمنٹَن دستیاب تھایمَژٕ